السلام علیکُم وعلیکُم السلام اہن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ تُہۍ چھُو ٹھیٖک پٲٹھۍ اہن حظ شُکُر خۄدایَس کُن اَصٕل پٲٹھ ٹھیٖک پٲٹھ ہَتھ حظ اَسہِ گوٚو یَتھ ییٚتہِ واریاہ کال ڈیرس تہٕ یَتھ چھِ واریاہ خرٲبی وۄنۍ اوس تنہٕ نِبان تہٕ مگر وۄنۍ چھِ یَتھ واریاہ خرٲبی گٔمٕژ نہٕ حظ واریاہ کال ہَے گوٚو ییٚتہِ تہِ اَسے گوٚو واریاہ کال ییٚتہِ تہٕ وۄنۍ أسۍ ٲسۍ دپان تُہۍ مَہ کٔرِو یَتھ کیٚنٛہہ مَرمت وَرمت تہٕ تۄہہِ تہِ کوٚروُ نہٕ تلاش تَمیُک کِہیٖنۍ تہٕ وۄنۍ چھِ یَتھ چھِ وۄنۍ مجبوٗری یَتھ چھِ گٔمژٕ لبہٕ تہِ خراب نہٕ حظ تَن تے وۄنۍ گٔے دَہ ؤری دَہ ؤری گٔے تَنہٕ اہن حظ یَتھ اہن حظ یَتھ کیٛاہ چھِ تران فِکرِ یَتھ نَے چھُنہٕ تران فِکری دَہن یَتھ چھےٚ ؤرِیَن لگان تٲر اۭں وۄنۍ حظ چھُ یَتھ یَتھ چھِ گٔمٕژ یہِ پاوَر سِکِم تہِ خراب أڑۍ لَمپ چھِ چلان أڑۍ چھِنہٕ چلٲنی لَبن تہِ چھُ رنٛگ ووٚتھمُت تہٕ اَتھ حظ چھِ یِمَن سُچ بوڈَن تہِ خرٲبی گٔمٕژ أڑۍ سُچ چلان أڑۍ چھِنہٕ چلٲنی تہٕ لَمپ تہِ نَہ نَہ حظ أڑۍ چھِ چلان أڑۍ چھِ وۄنۍ گوکھ نہٕ حظ واریاہ کال تہٕ اَتھ چھِ آسان تھوڑا وۄنۍ پَتہٕ اَتھ ژورِ ؤہٕرۍ پانٛژِ ؤہٕرۍ چھِ کرنٕے آسان اَتھ چینٛج یِم تہٕ یَتھ حظ چھُ لبَن چھےٚ گٔمٕژ خرٲبی تالوَس چھےٚ گٔمٕژ خرٲبی تہٕ اۭں وۄنۍ ٲسٕس بہٕ دپان یَتھ کٔرِو تُہۍ یَتھ دِیِو تُہۍ پانہٕ نظر تُہۍ کٔرِو یَتھ مَرمَت نلکہٕ تہِ چھِنہٕ ٹھیٖک تہٕ یَتھ چھِ یہِ ٹنٛکی چھِ ہیٚرِ کیٛاہ تھامَتھ سٮ۪زر چھُنہٕ تَتھ چھُ لیٖک کیٛاہ تھام سُہ تہِ چھُ وَسان لَبَو کِنۍ تہٕ یَتھ چھِ کِچنَس تہِ نَلکہٕ وَلکہٕ گٔمٕتۍ خراب یَتھ نہٕ اہن حظ یَتھ لگہِ وۄنۍ مےٚ باسان یَتھ چھُ وۄنۍ کرُن کیٚنٛہہ نَتہٕ کیٚنٛہہ تہٕ وۄنۍ چھُ پوٚژھ چھُ یِوان کانٛہہ چھُ یِوان تہٕ پٮ۪ٹھٕ چھُ اَسہِ خاندَر پٮ۪ٹھٕ چھُ اَسہِ خاندَرتہِ وۄنۍ نہٕ حظ کوٗشِش چھِ کرٕنۍ یَتھ چھِنَہ مجبوٗ نہٕ حظ مجبوٗری چھَنَہ اَسہِ چھُ وارٕ کارٕ خاندَر تہٕ یَتھ چھِ کَرٕنۍ جلدی پَہمَتھ کیٚنٛہہ تہٕ وۄنۍ کرو تُہٕنٛدِ موٗجوٗب رٮ۪تھ کھٕنٛڈ پیٛارَو مگر کَرُن چھُس جلدی تہٕ بیٚیہِ ییٖزیو تُہۍ پانہٕ تُہۍ دِیٖزیو نظر یَتھ تہٕ پانہٕ تہِ چھےٚ نہٕ حظ نظر آسان دِنۍ تُہۍ یِیِو تہٕ پانہٕ تہِ دِیِو یَتھ نظر وَظر یَتھ حظ چھِ واریاہ خرٲبی تہٕ یَتھ حظ چھِ اۭں وۄنۍ ییٚمہِ وۄنۍ ییٚمہِ وِزِ حظ کوٗشِش کٔرۍزیو یِنٕچ فٕرسَت یِیَو تہٕ یَتھ دِیِو تُہۍ پانہٕ تہِ نظر تہٕ یَتھ اَہن حظ اۭں یَتھ چھِ مَرمَت چھَس کرٕنۍ یَتھ چھِ مَرمَت کرنٕچ واریاہ ضروٗرَتھ اَہن حظ وٕنۍ چھِ زٕ ترٛےٚ رٮ۪تھ وارٕ کارٕ اَہن حظ اۭں رٮ۪تھ کھٕنٛڈ گٔژھِتھ رٮ۪تھ کھٕنٛڈ نِباوَو رٮ۪تھ کھٕنٛڈ حظ نِباوو تِم تُہۍ دِیِو نَہ نظر تُہۍ وٕچھُو پانہٕ کوتاہ چھِ یَتھ کرُن پتہٕ ہیٚکِوا مکلٲوِتھ کیٛاہ کٔرِو تہٕ یَتھ چھِ کرٕنۍ ضٔروٗری کیٚنٛہہ نَتہٕ کیٚنٛہہ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ السلامُ علیکُم بِہِو خۄدایَس حوالہٕ